ہِندوُستانَس منٛز چھِ وارِیاہ تیہوار اَتھ مَنٛز چھِ أڑۍ مَذہبی تہِ بٔڑۍ دۄہ أڑۍ چھِ مَطلَب مُلکٕکۍ بٔڑۍ دۄہ اگر مذہبی بَڑِ دۄہَن منٛز نِمو مَذہبی بَڑِ دۄہَن منٛز چھِ مُسلمانَن ہٕنٛز عیٖد سِکھَن چھِ گروٗ پَروٕز تہٕ کِرٛسچَنَن چھُ عیٖسٲیَن چھُ کِرٛسمَس آ بیٚیہِ گٔے ہِندٮ۪ن ہِندٮ۪ن گٔے ہولی بیٚیہِ دیوالی تہٕ اگر أسۍ وٕچھو مطلب قومی بٔڑۍ دۄہ قومی بٔڑۍ دۄہَن مَنٛز چھِ یِوان اِنڈِپٮ۪نٛڈنٕس ڈے چھُ یِوان آزٲدی ہُنٛد دۄہ یُس پَنٛداہ اَگَست چھُ یِوان مناونہٕ رِپَبلِک ڈے رِپَبلِک ڈے یعنی ییٚمہِ دۄہ ہِندوستانٕکۍ قانوٗن چھِ آمٕتۍ بَناونہٕ بیٚیہِ چھِ اَتھ منٛز یِوان گاندھی جَیَنتی یعنی زٕ اکٹوٗبَر ییٚمہِ دۄہ گاندھی جی چھُ زامُت گاندھی جی چھُ فادر آف نیشَن یِوان ماننہٕ سُہ چھُ مطلب ہِنٛدُستان ییٚمۍ آزاد چھُ کوٚرمُت تٔمِس چھِ واریاہ رٮ۪سپٮ۪کٹ کَران گاندھی جی چھُ واریاہ اصٕل اِنسان اوسمُت أتھی نِمو أسۍ رِپَبلِک ڈے شَتوُہ جَنوری اَمہِ دۄہ چھِ آمٕتۍ مُلکٕکۍ ہِندوستانٕکۍ یِم آمٕتۍ بَناونہٕ لاز قانوٗ ن آمُت بَناونہٕ ہِندُستانُک سُہ کانسٹیوٗشَن ٲییٖن آمُت اَمہِ دۄہ کیٛاہ چھِ اَمہِ دۄہ چھِ پَریڈ یِوان کَرنہٕ کَتہِ راج پَتھ ییٚتہِ راج پَتھَس پٮ۪ٹھ پَنٛداہ اَگستُک دۄہ کیٛاہ چھِ ہِندوستان گوٚمُت آزاد کَمو نِش یِمو اَنگریزو نِش بِرٛٹِشو نِش گوٚمُت آزاد کُنوُہ شتھ سَتہٕ تٲجیَس مَنٛز اَمہِ دۄہ کیٛاہ چھِ اَمہِ دۄہ چھُ پرٛٮ۪تھ ساتہٕ پرٛایِم مِنِسٹَر یُس ہِندُستانُک ؤزیٖرِ اعظم یُس آسہِ یِتھ کٔنۍ آز چھِ ؤزیٖر اعظم مودی سُہ چھُ رٮ۪ڈ فوٹ یعنی سُہ لال قلعہ یُس مۄغلو چھُ بَنوومُت دِلہِ منٛز نَیہِ دِلہِ منٛز تٔتھی چھِ یِوان لٔہراونہٕ ہِنٛدُستانُک جَڈٕ جَنڈٕ یِوان چھِ سَلٲمی دِنہٕ کینٛژھو ؤرِیو پٮ۪ٹھ کوٚر گورمٮ۪نٹَن پنٛداہ اَگستُک دۄہ چھُ فی کُنہِ سکوٗلَس منٛز گورمٮ۪نٛٹ اِدارَس منٛز پٮ۪وان جَنڈٕ لٔہراوُن پٮ۪وان چھُ سُہ جنا گنا منا وَنُن نیشنَل اٮ۪نتھَم یُس اَسہِ چھُ ہِنٛدُستانَس پٮ۪وان وَنُن أتھی نِمو أسۍ مذہبی تیہوار مذہبی تیہوارو منٛز چھِ یِوان عیٖد عیٖد چھِ کَر چھِ یِوان مَناونہٕ عیٖد چھِ یِوان یُتھُے ماہِ رمضان مۄکلیو مُسلمان چھِ آسان روز مطلب ریٚتَس چھِ یِم روزان فاکَے روزدٔری ترٛاوان پَتہٕ چھِ یِم مَناوان عیٖد یُتھُے شَوال چھِ اَژان گۄڈنِکہِ دۄہ چھِ یِم عیٖد مَناوان یِتھٕے کٔنۍ چھِ مَناوان دیٖوالی دیٖوالی کَر چھِ مَنان امہِ دۄہ سُہ پوٗرٕ زوٗن نیرِ تَمہِ دۄہ چھِ یِوان لایٹہٕ چھِ یِوان تمہِ دۄہ زالنہٕ یِتھَے چھِ گروٗ پرو تٔمِس چھِ سِکَن آسان گروٗ نانکُن بٔرٕڈے شاید گروٗ تٔمۍ سُنٛدُے آسان چھُ زایہِ دۄہ تَمے دۄہ چھِ یِوان گروٗ پروُس مَناونہٕ یِتھَے کٔنۍ چھِ آسان بیٛاکھ کِرٛ کِرسمَس عیٖسٲیَن ہُنٛد امہِ دۄہ چھِ یِم جیٖسَس کِرٛسٹ یُس یِمَن چھِ یِم چھِ مَناوان أمۍ سُنٛد یہِ زایہِ دۄہ واریاہ چھِ یِوان اَمہِ دۄہ کِتھ یِم کِتھ کٔنۍ چھِ سیل یعنی اَمہِ دۄہ چھِ لُکھ لَگان نٔے پَلَو گَرَن مَنٛز چھِ قٕسٕم وٲری سیُن رَنان رِشتہٕ دارَن ہُنٛد چھِ گژھان بَچَن چھِ یِوان اَمہِ دۄہ عیٖدِیان دِنہٕ بیٚیہِ کینٛہہ چھِ یِوان بیٚیہِ چھِ یِوان ٹاس زالنہٕ پَٹاک زالنہٕ بیٚیہِ چھِ پنٛنہِ پنٛنہِ طٔریٖقہٕ پرٛٮ۪تھ کانٛہہ مَذہَب وول کَران عبادت کران پنٛنِس خۄداے یِتھ کنۍ مُسَلمان چھِ پَران نٮ۪ماز یِم چھِ کَران پوٗجا وغٲرہ